یُس گٲمی ماحول چھِ گامَن منٛز کیٛاہ چھِ کَران کٲم یِم کانٛہہ تہِ اگر آسہِ یُس مِثال کِرکَٹ آسہِ گِنٛدان یا بیٚیہِ کانٛہہ گیم آسہِ گِنٛدان گامَن منٛز ییٚتہِ چھِ آسان واریاہ سپیس ایویلیبٕل گِنٛدنہٕ خٲطرٕ جاے چھِ آسان واریاہ مطلب کُنہِ کٲنٛسہِ تہِ گَر سٕنٛدۍ چھِ گِنٛدان ییٚتہِ چھِ آسان واریاہ بٔڈۍ بٔڈۍ آنٛگَن آنٛگنَن منٛز چھِ آسان جاے شہرٕ کھۄتہٕ چھِ آسان گامنٕے منٛز زیادٕ پَہنَس جاے ییٚتہِ چھِ ہٮ۪کان اَصٕل پٲٹھۍ شُرۍ مَحلٕکۍ شُرۍ جمع گٔژھِتھ أکی جاے تہٕ گِنٛدِتھ چھِ ہٮ۪کان ییٚمہِ سۭتۍ کیٛاہ چھِ گژھان یہِ چھِ مانٛژٕ یہِ اُہُنٛد یہِ أکسٕے جایہِ گِنٛدُن اُہُنٛد یہِ دۄہَے دۄہَے اَکھ رُٹیٖنلی گِنٛدُن دۄہَے دۄہَے اَکھ یہِ تھاوُن امہِ سۭتۍ چھِ تِم امہِ سۭتۍ چھِ تِمَن ہٕنٛدۍ یِم سِکِلٕز چھِ تِم چھِ اِمپرٛوٗ گژھان کہِ تِم چھِ ہٮ۪کان یہِ کٔرِتھ تِم چھِ ہٮ۪کان پَگاہ اگر اِنٹَرنیشنَل لیولہِ پٮ۪ٹھ آسہِ کینٛہہ مطلب نٮ۪بَر آسہِ گژھُن تِم چھِ ہٮ۪کان تَتھ خٲطرٕ تیار روٗزِتھ اَصٕل پٲٹھۍ